آ مےٚ چھِ دۄنوَے اٮ۪پہٕ اِستعمال کَرمَژٕ ٹرانَسلٮیش تہٕ گوٗگٔل میپ تہِ مَگر أسۍ کرو کَتھ گوٗگَل میپٕچ گوٗگٔل میپ چھُ یہِ چھُ واریاہ اَصٕل چیٖز مَگر کنہِ کُنہِ ساتہٕ چھُ یہِ چھِ نہٕ یہِ پوٗرٕ ہٮ۪کان ہٲوِتھ کِہیٖنۍ تِکیازِ تہٕ یہِ بٔڑۍ گٲڈۍ ٲسِو چَلاوان تہٕ یہِ ہاوِ تۄہہِ وَتھ یہِ ہاوِ لۄکٔٹ لۄکٔٹ وَتھ تِمَن ژوٚٹ ژوٚٹ وَتھ ہاوِ تہٕ بٔڑۍ گٲڈۍ ہٮ۪کہِ نہٕ تِمَو وَتو پٔکِتھ کِہیٖنۍ تَوے چھُنہٕ گوٗگٔل میپ أسۍ ہٮ۪کَو نہ ؤنِتھ گوٗگٔل میپ چھُ پوٗرٕ پوٗرٕ وَتھ ہاوَان یہِ چھُ وَتھ ہاوان مطلب ژوٚٹ ژوٚٹ یَتھ کَم ٹایم چھُ لَگان اَگر تۄہہِ دوٗر آسہِ گژھُن یہِ چھِنہٕ میانہِ حِسابہٕ چھےٚ نہٕ یہِ تَتھ خٲطرٕ لایکار اٮ۪پ کیٚنہہ تہٕ ٹرانَسلٮ۪شَن اٮ۪پَس منٛز چھِ مےٚ گوٗگٔل ٹرانَسلٮ۪شَن اِستعمال کوٚرمُت یُس زَن واریاہ اَصٕل اکھ ٹوٗل چھُ تہٕ یہِ چھُ زیادٕ تر پَرنَس لٮ۪کھنَس منٛز مدتھ یِوان